آ وعلیکُم سَلام آ شُکُر شُکُر تُہۍ چھِو وارٕے اَصٕل پٲٹھۍ آ تُہۍ تُہۍ ٲسوٕ اَز جَم گٲمٕتٮ۪ن ٹھیٖک ٹھیٖک ٹھیٖک اَچھا ٹھیٖک مےٚ ؤنۍتو تُہۍ تۄہہِ کیٛاہ چھُو بیسِک بیسِک گول کیٛاہ چھُ تۄہہِ اگر تُہۍ جِم کَرنہِ چھِ یِوان تۄہہِ چھُ یِوان مَسلہٕ بِلڈِنٛگ خٲطرٕ ویٹ لاس خٲطرٕ کِنہٕ تُہۍ چھُو یژھان دۄنوَے چیٖز فِلیٚکزِبِلٹی تہِ گژھِ آسٕنۍ ویٹ لاس تہِ گژھِ گژھُن تہٕ مَسل بِلڈِنٛگ تہِ گژھِ تۄہہِ چھا یَژھان سُہ بلکی باڈی تۄہہِ چھا یژھان بلکی باڈی کِنہٕ تۄہہِ چھُو یژھان سۄ لیٖن باڈی

ٹھیٖک

بہتر بہٕ دِمہٕ تۄہہِ صُبَحس اِنشاء اللہ یِمہٕ بہٕ اور بہٕ دِمہٕ تۄہہِ اَتٮ۪نَس یہِ ؤرٕک آوُٹ پُلان مےٚ ؤنۍتَو تُہۍ تۄہہِ کوٗتاہ چھُ وُنکٮ۪س ویٹ ایٚٹی فایِو ایج کوٗتاہ چھِ ہایِٹ کۭژاہ آسہِ آ مےٚ باسان تۄہہِ چھُ ایج تہٕ ہایٹ حِساب چھُ وَزَن واریاہ اگر أسۍ بی ایم آی وُچھو تَمہِ حِسابہٕ گژھِ تۄہہِ آسُن سِکِسٹی ٹوٗ سِکِسٹی فایِو گوٚو میکزِمم مٲنۍ تو فِفٹی ایٹ پٮ۪ٹھ سِکِٹی فایِوَس تام گژھِ تۄہہِ آسُن وَزن مگر تۄہہِ چھُ مےٚ باسان ؤرٕک آوُٹ کَرنٕچ ضروٗرت واریاہ تۄہہِ چھُو اَمہِ برٛونٛٹھ تہِ ٲسمٕتۍ کُنہِ جِم گژھان ٹھیٖک ٹھیٖک ٹھیٖک آ یہِ چھُ ضروٗری کیٛازِ بیسِک چیٖز یُس چھُ سۄ چھِ اَسہِ فِٹنیسَن آسان ییٚلہِ اَسہِ ساوُنٛڈ باڈی آسہِ تَتھ منٛز چھِ ساوُنٛڈ مایِنٛڈ تہِ آسان تہٕ اس لیے بہتر گوٚو تُہۍ چھُو تُہۍ چھُو کیٚنٛہہ آ مطلب ڈایِٹ کیٛاہ چھُو تۄہہِ کران تُہۍ چھُو کیلریٖز وغیرہ کوٗتاہ چھُو تۄہہِ کھٮ۪وان کِنہٕ تُہۍ چھُو تَمیُک کَنٹرٛو یہِ تھاوان کاونٚٹ کیٚنٛہہ تہِ

تہٕ اَتھ سۭتۍ سۭتۍ چھِ کَرٕنۍ کٲم شُگر یِم چھِ شُگر چھِ کَرُن ٹوٹل بنٛد مےٚ مطلب یوٗتَس یتھ حدس تانۍ ہیٚکہِ اِنسان تیٖتِس کالَس چھُ شُگر کَرٕنۍ بنٛد تہٕ بیٚیہِ چھِ کَرٕنۍ کٲم ڈایری پرٛوڈَکٹٕس تہِ اگر ہیٚکہِ اِنسان اٮ۪وایڈٕے کَرٕنۍ چاہے ژامَن چھِ کریٖم وغیرہ چھِ تِم تہِ کَرٕنۍ تھوڑا اٮ۪وایڈٕے پَہم تہٕ باقٕے کَرٕ بہٕ کٲم باقٕے دِمہٕ بہٕ تۄہہِ ڈایِٹ پُلان مےٚ چھُ پگاہ یِنُے مےٚ چھُس ڈایِٹ پُلان اوسُس بہٕ یہِ کیٛاہ وُنی وُچھان سُے بہٕ وُچھٕ ڈایِٹ پُلان تہِ تہٕ پگاہ یِمو اِنشاء اللہ پگاہ تھاوٕ بہٕ چاٹ تۄہہِ بَنٲیِتھ تۄہہِ آسہٕ تَتھ منٛز ڈایِٹ تہِ تہٕ اٮ۪کزرسایزٕ تہِ چلو چلو آ اِنشاء اللہ چلو ٹھیٖک چھُ ٹھیٖک چھُ او کے او کے